سٲنِس کۄلگامہِ ڈِسٹِکس منٛز چھِ واریاہ اصٕل مکان بَنٲوِتھ واریاہ اصٕل مکان واریاہ اصٕل بیٚیہِ زِیاد تہِ مکان بنٲوِتھ یِم سِٹوٗڈٮ۪نٛٹ باقِیَو ڈِسٹِکَو پٮ۪ٹھ اور چھِ یِوان پَرنہِ تٕہٕنٛدۍ خٲ تِمن خٲطرٕ تہِ چھِ اَویلیبٕل مکان آسان تَتہِ یِمَن رٮ۪نٛٹ ہیٚوان زٕ ترٛے ساس ژور ساس ہیٚوان رٮ۪تَس بیٚیہِ مُلٲزِم ہیٚکان تِمن خٲطرٕ تہِ ہیٚکَن کَمرٕ بٕنِتھ اصٕل پٲٹھۍ کِچَن تہِ آسان تَتھ سۭتۍ واریاہ اصٕل پٲٹھۍ سٲنِس کۄلگٲمۍ ڈِسٹِکَس منٛز چھِ یِوان یہِ ییٚتہِ چھِ اصٕل اصٕل مکان بنٲوِتھ ایٚجُکیٚشن خٲطرٕ یِم کٲم کَرنہٕ خٲطرٕ یِوان تِمن ہیٚکہِ میٖلِتھ جاے اصٕل پٲٹھۍ ییٚتہِ چھِ واریاہ اصٕل فیسَلٹی آسان بیٚیہ سٲنِس ریل سٲنِس مین مارکٮ۪ٹ کۄلگٲمِس منٛز چھُ بیٚیہ اکھ چیٖز مان ژٕ یِم باقِیو علاقو پٮ۪ٹھ دوٗرِ پٮ۪ٹھ خَلق یِن تِمن خٲطرٕ یِن آرام سان بِہِتھ تِمَن تہِ چھِ تَتہِ واراہ اصٕل فٲیدٕ بیٚیہِ چھِ کَمفٹیبٕل تہِ ہیٚکَن ٲسِتھ فِٹ تِمن چھُنہٕ کیٚنٛہہ ٹٮ۪نشٮ۪ن وٮ۪نشٮ۪ن تہِ کینہہ تٕم ہیٚکَن واریاہ اصٕل پٲٹھۍ بِہِتھ تَتہِ بیٚیہِ چھُکھ رٮ۪نٛٹ تہِ کَمٕے کِچَن تہِ سۭتۍ آسان باتھروٗم واتھروٗم ایٚٹیچ آسان تٕتھۍ سۭتۍ سورُے واریاہ اصٕل جاے چھِ یہِ سٲنِس کۄلگٲمۍ ڈِسٹِکَس منٛز